اَسہِ چھُ بلیک اینڈ وایٹ فوٹوگرافی ہُنٛد واریاہ تجربہٕ أسۍ چھِ سونٛچان کہِ یُس بلیک اینٛڈ وایٹ فوٹوگراف چھُ یۄس بلیک سون سونچ چھ کہِ یۄس مانوکریمیٚٹک اِمیج چھ آسان تَتھ منٛز چھُ یُس بِلیک وایٹ تَتھ منٛز چھِ شکل صاف یِوان سون تَوجہہ چھُ صرف شَکلہ پٮ۪ٹھ گژھان یۄس اِمیج چھُ آسان تَتھ پٮ۪ٹھ گژھان یۄس کلٲڑ فوٹوگرافی چھ آسان کلٲڑ اِمیج چھ آسان سون تَوجہہ چھُ اَلگ اَلگ چیٖزَن پٮ۪ٹھ گژھان کَلرَن پٮ۪ٹھ گژھان مَگر یۄس مونوکریٚمیٚٹِک اِمیج چھ آسان سۄ چھ اَنان اَسہِ برٛونٛٹھ کنۍ یۄس شکل چھ آسان سۄ چھ اَنان صاف سون توجُہہ سۄ چھُ شَکل صاف اَنان سون توجُہہ چھُ شِکلہِ پٮ۪ٹھَے گژھان اَسہِ نِش چھُ تَمہِ سۭتۍ یۄس شَکل چھ آسان سۄ چھِ سانٮ۪ن أچھن برونٛٹھ کٕنۍ صاف نظرِ گژھان